یوٚتام میٛون ٲں میٛٲنۍ ٲں معلوٗمات چھِ ٲں مےٚ چھُ باسان ہنٛدوستانَس منٛز ہَسا چھِ واریاہ کیٚنٛہہ ٲں مشکلات چَلینٛجِز ییٚمیٛک سامنہٕ پیٛو ہنٛدوستانَس کَرُن ٲں یِمَن منٛز یِوان چھُ ٲں گۄڈٕنیٛکُے ٲں کوٚوِڈ نایِنٹیٖن نَہ مےٚ چھُ باسان یہِ ہَسا ٲس اَکھ ٹاپ پرٛیارٹی یہِ ٲں حِساب ٲں سَمبھالُن یُس یہِ کوٚوِڈ ناِینٹیٖنُک مسلہٕ گٔیو ٲں گورمنٹَن ہَسا کوٚر ٲں سٹارٹ ٲں ویٚکسیٖن ٲٔں لاک ڈاوُن ترٛووُکھ ٲں بیٚیہِ سوشَل ڈِسٹیٚنسِنٛگ تھٲوٕکھ ٲں ییٚمہِ کہِ وَجہ سۭتۍ سُہ پوٚتُس ٲں دوٗر گوٚو بیٚیہِ ٲس بیٛاکھ اَکھ چیٖز چھُ ٲں یُس مشکلات چیَلینٛج چھِ اِنسانَس پیٚوان کَرُن ٲں سُہ ہَسا گوٚو ٲں اِنکَم تہٕ بیٚیہِ اِنکَم ہنٛدۍ اِشوٗ بیٚیہِ اِن اِکویلٹی ہنٛدۍ اِشوٗ ٲں یہِ یُس وۄنۍ ٲں یہِ چھُ ہنٛدوستان چھُ یہِ ہَسا چھُ کوٗشِش کَران کہِ أسۍ ہیٚکہوکھ ٲں کیٚنٛہہ سِکیٖمہٕ ٲں اِمپٕلمیٚنٛٹ کٔرِتھ ٲں ہنٛدوستانَس منٛز ییٚمہِ کہِ وَجہ سۭتۍ غریٖب تھوڑا ٲں ہیٚکہِ ہا ٲں عروٗجَس پٮ۪ٹھ میلِتھ تٔمِس ما ہیٚکہِ ہا تھوڑا مَدد میلِتھ تہٕ اَمہِ باوجوٗد چھُ ٲں بیٛاکھ اَکھ چیٖز سُہ گوٚو ٲں اَن ایٚمپٕلایمیٚنٛٹ یعنی ٲں کاروبار خٲطرٕ جوٛاب خٲطرٕ چھُنہٕ پوزِشَن چھَنہٕ کِہیٖنۍ نہٕ ٲں یُس ٲں لوکَن جوٛاب دیٛن چھُ ٲں کٲم دِنۍ چھِ سُہ تہِ چھُ اَکھ ٲں گورمِنٹَن خٲطرٕ واریاہ أہم چیٖز تہٕ گورمیٚنٛٹ ہسا چھُ ہمیشہِ کیٚنٛہہ ٲں نٔے نٔے چیٖز اَنان سِکیٖم اَنان ییٚمہِ کہِ وَجہ سۭتۍ ٲں یِم جایہِ بنہٕ ہان جوٛابہٕ خٲطرٕ جایہِ بَنہٕ ہان اَمہِ وَرٲے چھِ باقٕے کیٚنٛہہ مشکلات یِم یِمَن منٛز أسۍ ہیٚکو ؤنِتھ ماحولِیاتَس حِسابہٕ کہِ حِسابہٕ ٲں رِلیٹِڈ چھِ ٲں مشکلات یِوان یَتھ منٛز چھُ پوٚلیٛوٗشَن چھُ ٲں کُلیٚن ہُنٛد ژَٹُن چھُ بٔڑِس پیمانَس پٮ۪ٹھ ٲں یُس ٲں موسمَس منٛز چھِ تَبدیٖلی یِوان ٲں یِم ہَسا ٲسۍ کیٚنٛہہ پریٚسِنٛگ اِشوٗز تہٕ اَتھ ٲں برعکس ٲں یہِ کَم کَرنَس منٛز چھِ کیٚنٛہہ ہنٛدوستان گورمِنٛٹَن ٲں واریاہ کیٚنٛہہ قدم تُلۍ مِتۍ یَتھ منٛز اَکھ چھُ یِوان سۄچھ بھارت أبھیان ٲں بیٚیہِ چھِ کَران کٲم سولَر ایٚنَرجی ہُنٛد چھُ ٲں یُس اِستعمال کَرُن زیادٕ زیادٕ اِستعمال کَرُن ٲں یہِ ہَسا چھُ آمُت اَتھ منٛز ٲں ٲں لَبنہٕ اَمہِ پَتہٕ چھُ ٲں تعلیٖمَس منٛز تہٕ بیٚیہِ صحتکِس بارَس منٛز اَتھ منٛز تہِ چھِ یِوان یِمَن کیٚنٛہہ مَسلہٕ ٲں گورمِنٹَس چھِ مشکلات یِوان ٲں کَتھ منٛز کہِ أسۍ دِمو رٕژ رٕژ تعلیٖم دی ہان ٲں بیٚیہِ یُس ٲں سون صحتُک محکَم چھُ ٲں یہِ تہِ چھُ روٗدمُت اَکھ ٲں ہیٚکَو ؤنِتھ مشکل چَلینٛج روٗدمُت ہنٛدوستان گورمِنٹَس خٲطرٕ اِسی لیے چھِ واریاہ پرٛوگرام یِوان ٲں یِتھ پٲٹھۍ زَن ٲں سَروٕ شِکشا ابھیان چھُ ایوٗشمان بھارَت چھُ اَمہِ کہِ وَجہ سۭتۍ چھُ ٲں یِم ٲں زَن ٲں تعلیٖم چھُ صحتُک ٲں ٲں نِظام چھُ ٲں یہِ چھُ تھوڑا ٲں بہتَر ہیٚکان گٔژھِتھ تہٕ اَمہِ باوجوٗد تہِ چھِ واریاہ کیٚنٛہہ چیٖز یِم مشکلات ٲں چھِ ہیٚکان ٲں پٲدٕ کٔرِتھ ہنٛدوستان گورمِنٹَس خٲطرٕ ٲں یَتھ منٛز چھُ یُس ٲں بَڑھان چھُ یُس اََتھ وَنان چھِ ڈِجِٹَلایزیشَن ٲں ییٚمہِ کہِ وَجہ سۭتۍ ٲں یُس گوٚو یُس ٲں گورمِنٹَن یُس سایبَر سٮکیٛورٹی ہنٛدۍ کیٚنٛہہ اِقدامات چھِ تُلۍ مِتۍ ٲں تَمہِ کہِ وجہ سۭتۍ چھُ سُہ ہیٚکان ٲں یعنی کَنٹرٛولَس منٛز ٲں روٗزِتھ ٲں بیٛاکھ اَکھ ٲں مشکل چیٖز چھُ روٗدمُت ہنٛدوستان گورمِنٹَس خٲطرٕ تَتھ چھِ وَنان اِنفرٛاسِٹرَکچَر ڈیٚولَپمیٚنٛٹ تہٕ ہنٛدوستانَس ہَسا چھِ ضروٗرت ٲں ٹرٛانَسپوٹیشَنَس منٛز یعنی اورٕ یورٕ کَرنَس منٛز ٲں ٲں صحتہٕ کِس نِظامَس منٛز ٲں تعلیٖم منٛز اسی لیے چھِ کیٚنٛہہ پرٛوجیٚکٹہٕ آمِتۍ بَناونہٕ یَتھ منٛز یِوان چھُ سُماٹ سِٹی مِشَن ٲں پردھان مَنترٛی آواس ٲں یوجنا اَمہِ کہِ وَجہ سۭتۍ یُس یہِ اِنفراسِٹرکچَر چھُ یہِ ہیٚکہِ تھوڑا ٲں ٹھیٖک گٔژھِتھ تہٕ یِم ٲسۍ کینٛہہ چیٖز یِم مےٚ تۄہہِ برٛونٛٹھ کَنۍ ؤنۍ تہٕ اَمہِ باجوٗد چھُ ہنٛدوستان گورمیٚنٛٹ وُنٛکیٚن کِس وقتَس منٛز واریاہ واریاہ نٔے نٔے چیٖز اَنان ییٚمہِ کہِ وَجہ سۭتۍ یِم ٲں سٲری مشکلات چھِ ٲں یِم گژھیٚن تہنٛدِ خٲطرٕ آسان بیٚیہِ ٲں لوٗکَن ہنٛدۍ خٲطرٕ تہِ گژھیٚن آسان